ژٕ وَن سا مےٚ پَنٛںِٮ۪ن فرٮ۪نٛڈَن مُتلِق مےٚ چھِ بچپَن پؠٹھ ژور فرٛؠنٛڈٕس یِمَن ناو چھُ أکِس چھِ ناو شایِستا تٔمۍ کٔر گرِیٚجوَیشَن تہٕ سۄ چھِ روزان اُوکرِ بیٚیہِ چھُ ناو رِفَت تہٕ تٔمۍ تہِ کٔر سۄ چھِ اؠم اے بی اَیٚڈ تہٕ سۄ چھِ روزان مَٹن بیٚیہِ چھُ ناو رُکَیٚیَا تہٕ تٔمۍ چھِ کٔرمٕژ گٕرِیٚجوَیٚشَن تہٕ تٔمِس چھُ خانٛدَر کوٚرمُت تٔمِس چھِ زٕ شُرۍ تہٕ بیٛاکھ چھِ مےٚ ژوٗرِم فٕرِٮ۪نٛڈ سۄ چھِ مےٚ واریاہ کُلوز فٕرِؠنٛڈ تٔمِس چھُ ناو نَیٚرَا سۄ تہٕ بہٕ ٲس پران بچپَن پؠٹھ یِکوَٹَے أسۍ چھِ وٕنیُک اتھ تہِ چھِ أسۍ اَکھ کُلوز فٕرٛؠنٛڈٕز أسۍ چھِ پانہٕ ؤنۍ کران ہر کانٛہہ کانٛہہ شِیَر تہٕ تٔمِس چھُ خانٛدر کوٚرمُت تٔمِس چھِ زٕ شُرۍ تہٕ تَمہِ پتہٕ چھِ مےٚ بیاکھ اکھ فرٛؠنٛڈ تٔمِس چھُ ناو شوبی تہٕ سۄ چھِ واریاہ اَصٕل سۄ چھِ مےٚ مطلب سۄ چھِ مےٚ رِلَیٹِو تہِ تہٕ بیٚیہِ چھِ مےٚ سۄ فرٛؠنٛڈ تہِ تہٕ تٔمِس سۭتۍ چھَس بہٕ کران پنٕنۍ ہر کانٛہہ کَتھ شِیَر تہٕ أسۍ چھِ پانہٕ ؤنۍ اصٕل پٲٹھۍ اَسہِ چھِ اَکِس اکھ کرَن سَپوٹ تہٕ بیٚیہِ چھِ أسۍ ہر کانٛہہ کتھ کران پانہٕ ؤنۍ شِیَر